میون پَسنٛدیٖدہ جانَر چھِ نان فِکشنَل کیٛازِکہِ نان فِکشنَلَس منٛز چھِ اِنسان ہٮ۪کان کُنہِ ساتہٕ تَتھ چی تٕمَن سٹوری سۭتۍ رِلیٹ کٔرِتھ فِکشِنَل خیر سُہ تہِ چھِ مےٚ تھوڑا پَسنٛد پَر مےٚ چھِس واریاہ بور گژھان سُہ پٔرِتھ تَوَے چھَس بہٕ کیٛاہ چھِ وَنان نان فِکشنَل پَران بیٚیہِ اگر مےٚ ساری زندگی بھر اگر مےٚ اَکھ کِتاب آسہِ پَرٕنۍ نان فِکشنَل یا فِکشنَل بہٕ پَرٕ نہٕ کنٛہَے کیٛازِکہِ بہٕ چھَس واریاہ تنٛگ یِوان کِتابہٕ پٔرۍ پٔرۍ مےٚ چھِ کَلہٕ دود وۄتھان کِتابہٕ پٔرۍ پٔرۍ بہٕ چھِ نہٕ ہٮ۪کان پَنُن ییٚلہِ مےٚ اٮ۪کزام چھُ آسان سُہ پٔرِتھ تہٕ تَوَے مےٚ چھِنہٕ خاص یِم کِتاب پَسنٛد کینٛہہ بیٚیہِ یُس بہٕ ریٖسٮ۪نٛٹلی کِتاب چھَس پَران سُہ چھِ ڈایری آف اَ یِنٛگ گٲل بَے اینی فرٛینک یَتھ منٛز سُہ اَکھ کوٗر چھِ یُس تٔمۍ چھِ آسان ڈایری لیچھمٕژ تَتھ چھُس آسان کِٹی تھوٚمُت ناو سُہ چھِ تَتھ منٛز صُبحٲے پَگہٲے سور یُس تہِ صُبحٲے پٮ۪ٹھ شامَن تام کَران سُہ تَتھ منٛز لیکھان بیٚیہِ کیٛاہ چھِ وَنان بہٕ ہٮ۪کہٕ نہٕ زِندگی بھر کانٛہہ اَکھ کِتاب پٔرِتھ کینٛہہ کیٛازِکہِ بہٕ گژھٕ پاگَل بہٕ چھَس پَتہٕ ریناواری ہَسپَتالَس منٛز اٮ۪ڈمِٹ تھاوٕنۍ مٮ۪نٹَل ہاسپِٹلَس منٛز تَوَے چھِ بہٕ ہٮ۪کہٕ نہٕ کِتاب پٔرِتھ کینٛہہ